سَپوٹٕس ہسا چھُ أکِس اِنسان سٕنٛدۍ خٲطرٕ واریاہ ضروٗری یُس ہسا گِنٛدان چھُ یہِ ہسا چھُ واریاہ ضروٗری آسان أکس اِنسان سٕنٛدۍ خٲطرٕ تِکیازِ اَمہِ سۭتۍ نہ سا چھُنہٕ یہِ ڈَل بَنان کیٚنہہ سُہ لیزی چھُنہٕ بَنان کیٚنہہ سیوٚس ویٚوس چھُنہٕ بَنان کینٛہہ اَمہِ سۭتۍ ہسا چھُ بیٚیہِ یہِ ہسا چھُ اٮ۪کٹِو روزان یہِ چھِ روزان تَندرُست طاقتور چھُ یہِ روزان أمِس چھُ ہَر کانہہ جِسم جِسمہٕ کِس ہَر کُنہِ حِصس تام چھُ أمِس خوٗن واتان اَمہِ سۭتۍ ہسا چھُ دٮ۪ماغ تہِ کران اَصٕل کٲم بیٚیہِ ہسا چھُ یہِ اَمہِ سۭتۍ اٮ۪کٹِو بَنان بیٚیہِ چھُنہٕ اَمہِ سۭتۍ یہِ لیوٚژ ویوٚژ بَنان کیٚنہہ بیٚیہِ ییٚلہِ اِنسان پَکان وَکان چھُ اَصٕل پٲٹھۍ دِل تہِ چھُ روزان أمِس صاف بیٚیہِ چھُ روزَن اُکنُے گِندنَس کُنُے چھُ روزان مَستہٕ أمِس چھِنہٕ ہُہ بُرٕ خیال تہِ ہٮ۪کان یِتھ کیٚنہہ سٲنِس اٮ۪ریاہَس منٛز تہِ ہسا چھِ واریاہ ٹورمٮ۪نٛٹٕس ٹورنَمٮ۪نٹ یِوان کرنہٕ یِمَن کرکَٹُک چھُ بٮ۪ٹُک چھُ آسان فُٹ بالُک چھُ آسان والی بالُک چھُ آسان یا باقٕے کھو کھو ہسا ٲسۍ آسان سکوٗلَن منٛز ٲسۍ گِندان کھو کھو بٮ۪ٹ ٹورنَمٮ۪نٹ ہسا چھُ زیادٕ ییٚتہِ تِکیازِ ہِندُستان بیٚیہِ ییٚتہِ ہسا چھِ زیادٕ تَر بٮ۪ٹ بٮ۪ٹٕے گِندان سانہِ ہسا چھِ بٮ۪ٹہٕ ٹورنَمٮ۪نٹ ییٚلہِ گژھن تَتھ منٛز چھِ دَہ پنٛداہ ٹیٖم یِوان تہٕ کران ہسا چھِ تٔتھۍ تٔتھۍ ٹورنَمٮ۪نٹَس منٛز ہسا چھِ دہ پَنداہ ٹیٖم کران کَمپیٖٹ تِم ہسا چھِ کران زٕ زٕ ترٛےٚ ترٛےٚ ساس اکھ اکھ ٹیٖم تِم چھِ سَمان واریاہ پونٛسہٕ تہٕ پَتہٕ چھِ آرام سان آسان گِندان بیٚیہِ چھُ خرچہٕ ورچہٕ چھِ نٮ۪ران یُس ہسا تَتہِ لَگہِ سُہ ہسا چھُ خرچہِ تہِ نٮ۪ران تَتہِ یِمَن بیٚیہِ اَمہِ سۭتۍ چھُ گژھان اکھ چیٖز اگر بٮ۪ٹ وٕچھنہِ گٔژھۍتَن گِندنہِ گٔژھۍتَن یہِ ہسا چھُ واریاہ زیادٕ بہتر اَگر ہسا لَڑکہٕ کَرن ڈرگ تَمہِ کھۄتہٕ ہسا چھُ یہِ واریاہ زیادٕ بہتر واریاہ تہٕ واریاہ زیادٕ بہتر ہسا چھُ یہِ یِم اِوٮ۪نٹٕس گژھن بیٚیہِ گژھٕنۍ تِکیازِ اَمہِ سۭتۍ ہسا چھُ اٮ۪ویرنٮ۪س پھٔہلان لُکَن منٛز بیٚیہِ سٲنۍ تہِ ہسا چھُ گژھان یِتھَے کٔنۍ کِرکَٹُک ٹورنَمٮ۪نٹ اکھ یَتھ منٛز اَکہِ بَجہِ پَتھ کُن اوس مٮ۪چ آسان رٮ۪تہٕ کالَس منٛز یا کیٚنہہ اوس آسان ژورِ بَجہِ پَتھ کُن تَتہِ ہسا اوس واریاہ زیادٕ تَماشٲیی آسان بیٚیہِ ٲسۍ یِمَن باقٮ۪ن گامہٕ پٮ۪ٹھ تہِ اَمہِ سۭتۍ ہسا ٲسۍ تَتھ گرٛاوُنڈَس نٮ۪برٕ کَنۍ ہسا ٲسۍ زٕ ژور دُکان دار تِم تہِ ٲسۍ پَک کام کٲم پَکناوان اَگر تور یی ہہ شُر کانٛہہ سُہ اَنہِ ہا لیز یا کھیٚیہِ ہہ بِسکوٗٹ وِسکیٖٹ کھیٚیہِ ہہ کیٚنہہ جوٗس چیٚیہِ ہہ یا بَدل کیٚنہہ کرِ ہہ تِمَن تہِ ہسا چھُ یِتھَے کٔنۍ کار پَکان یا سٲنۍ چھِ کیٚنہہ لٔڑکہٕ تِم چھِ یِتھَے کٔنۍ أتھۍ کِرکَٹَس کُنُے گِندان تہٕ تِم تہِ ہسا ٲسۍ یِتھَے کٔنۍ مین آف دَ میچ اوس یِوان کانٛہہ یا اوس تِمن تہِ یِتھٕے کٔنۍ بوٗلۍ گژھان کانٛہہ اوس ژور ساسَن ہٮ۪وان کانہہ پٕلیر کانٛہہ اوس ہٮ۪وان بدل کُنہِ پَتہٕ ٲسۍ یِتھَے کٔٹھۍ ٹورنَمٮ۪نٹ گِندان کَماوان ٲسۍ پَنُن روزگار أتھۍ پٮ۪ٹھ یہِ تہِ چھُ واریاہ زیادٕ زَبردس یا چھُ گژھان والی بال ہٕنٛدۍ ٹورنَمٮ۪نٹ چھِ گژھان تَتھ منٛز ہسا چھِ نٮ۪برِم پٕلیر تہِ یِوان جیٚمِکۍ پٕلیر چھِ یِوان بٔدٕروٕہٕکۍ کٔشتٕواڑٕکۍ پٕلیر چھِ یِوان ہِندُستانٕکۍ نٮ۪برِم کینٛہہ پٕلی چھِ یِوان تِم تہِ ہسا چھِ اور گِنٛدان تہٕ اَمہِ سۭتۍ ہسا چھُ واریاہ اَصٕل چیٖز یہِ چھُ باقٮ۪و ہُمو خراب موبایِل گِندنہٕ کھۄتہٕ تَمہِ کھۄتہٕ یا باقٮ۪و چیٖزو کھۄتہٕ ہسا چھُ سَپوٹٕس واریاہ زیادٕ ضروٗری یا اَسہِ کھو کھو آسان تِکیازِ اِنٹرنٮ۪شنَل لٮ۪ولہِ پٮ۪ٹھ چھُنہٕ وۄنۍ کھو کھو آسان کیٚنہہ مطلب کِرکَٹ چھُ آسان والی بال چھُ آسان یا فُٹ بال ٹورنَمٮ۪نٹ تہِ چھُ گژھان سٲنۍ کِنۍ چھُ فُت بال ٹورنَمٮ۪نٹ تہِ گژھان ییٚمہِ سۭتۍ ہسا اِنسان چھُ روزان اکھ بَچہٕ چھُ روزان اُکنُے آوُر تہٕ سُہ چھُنہٕ باقٮ۪ن ہرفٔزَن کُن لَگان کیٚنہہ یِم ہسا چھِ واریاہ زیادٕ ضروٗری گٮ۪مہٕ چھِ واریاہ زیادٕ ضروٗری یِم ہسا چھِ یِوان گرُپَن منٛز بیٚیہِ پارٹِسِپٮ۪ٹ کرنہٕ ییٚلہِ گٮ۪م گِندِ اِنسان تَمہِ سۭتۍ ہسا چھِ تٔمِس سُہ ہسا چھُ تٔمِس چھُ نٮ۪برِمُک ہَوا نٮ۪برِم ہَوا لَگان تہٕ تٔمِس چھُ پَے پتہٕ لَگان پَے کِتھ کٔنۍ چھِ پٮ۪وان کٲم کرٕنۍ کیاہ چھُ پٮ۪وان کَرُن اٮ۪کٕسپوجَر چھُس مِلان نٮ۪برِم وۄتھُن بِہُن کِتھ کٔنۍ چھُ آسان باقٮ۪ن سۭتۍ کَتھ کِتھ کٔنۍ چھِ آسان باقٮ۪ن سۭتۍ کَرٕنۍ کیاہ پَزِ مےٚ کَرُن کیاہ پَزٮ۪م نہٕ کَرُن یا اکھ بیٛاکھ چھُ صلح دِوان ژےٚ کیاہ پَزی کَرُن کِتھ کٔنۍ گژھِ ٹھیٖک یا بیاکھ چھُ سُہ چھُ کٲنسہِ وٕچھان تٔمِس چھِ آسان فِٹنٮ۪س اَصٕل سُہ چھُ تٔمِس وَنان دَپان چھُس ژٕ کیاہ چھُکھ کران کۄس اٮ۪گزرسایز چھُکھ ژٕ کران یۄس بہٕ تہِ کرٕ تہٕ گژھِ مےٚ اَصٕل